اگر مےٚ دَپیٚن کہِ اِنڈیا ہاو ژٕ فوٹوگرٛافَن ٲں گۄڈٕنیٚتھٕے وُنہِ چھِ ہِندوستانَس مَنٛز واریاہ زیادٕ ریٚلجیٚن ٲں بہٕ تُلہٕ الگ الگ ریٚلجَنَن الگ الگ فوٹو تِہنٛدیٚن یِم تِمَن آسان چھِ مُسلِمن چھُ آسان مواسق ہِندُووَن چھُ آسان ٲں منٛدِر کرٛسچَنَن چھُ آسان ٲں چٔرچ ٲں سِکَن چھُ آسان گُردوارا گۄڈٕ ہاو بہٕ تِہنٛدیٚن ہنٛدۍ تِم پتہٕ چھِ منٛز کَلچر ٲں مطلب ڈرٛیسِنٛگ یُس اسہِ ڈرٛیس پَلو چھِ لاگان تِم چھِ لاگن الگ الگ پتہٕ ہاو بہٕ تَمہِ سۭتۍ تِمَن پتہٕ چھِ ییٚتہِ آسان فیٚسٹِوَل الگ الگ فیٚسٹِول مطلب چھِ آسان تہوار پَتہٕ ہاو بہٕ تِہنٛدۍ فوٹو تہٕ بہٕ کَرٕ تَمہِ سۭتۍ ڈِسکرٛایب ٲں ہنٛدوستانُک ہر کانٛہہ سُہ گژھہِ مطلب تَمیٚے سۭتۍ چھُ اسہِ باسان کہِ ٲں ہنٛدوستان چھُ الگ باقین ٲں کَنٹریَن نِش